چوںکہِ سرینَگر چھُ ہاٹ آف یہِ چھُ کٔشیٖرِ ہُنٛد دِل ماننہٕ یِوان تہٕ یہِ چھُ ییٚمِچ کیٚپِٹَل تہِ تصوُر یِوان کَرنہٕ تہٕ سرینَگرَس منٛز چھِ أسۍ وٕچھان اَتہِ چھِ تَمام گورمٮ۪نٹ آفِس اِدارٕ پالسی بَناوَن بَناونہٕ خٲطرٕ تمام ہٮ۪ڈکواٹٲرٕس چھُ اَسہِ سرینگرَس منٛز لَبنہٕ یِوان تہٕ پالسی میٚکِنٛگ پالسی آسہِ بَناوٕنۍ یا اَسہِ آسہِ کانٛہہ اِنِشیٹِو نِیُن یا یِم بٔڑۍ بٔڑۍ دَفتر چھِ یِم ییٚتہِ مُلٲزِم کٲم کَران چھِ یا ییٚتہِ فٮ۪کٹریٖز چھِ ییٚتہِ اِنڈَسٹریٖز چھِ لۄکچہِ لیولہِ پٮ۪ٹھٕے تہٕ مگر سرینَگر چھُ اَسہِ سٲرِے فہرَست تہٕ سرینَگرَس منٛز چھُ گورمنٹَن واریاہ پولسیٖز جٲری کٔرمٕژ ییٚمہِ سۭتۍ ہَسا سرینَگر چھُ اَسہِ اَکھ سِگنِفِکٮ۪نٹ فِگَر اَکھ اَہم رول چھُ اَسہِ سرینَگرُک کٔشیٖر منٛز تہٕ مِثال کے طور پے گورمِنٹَن ڈٮ۪ولَپمٮ۪نٹ خٲطرٕ تہٕ گروتھ خٲطرٕ اَکھ اہم قدم تُل سُہ اوس وٕنکٮ۪کِس دورَس منٛز سُہ چھُ سِماٹ سِٹی پروجَکٹ سرینگر تہٕ سرینَگر سِٹی آیہِ بالکُل اَکھ سٕماٹ سِٹی بَناونہٕ یُس یہِ یَتھ تحَت سرینَگر اَکھ بِل بیوٗٹِفُل خوٗبصوٗرت ڈِسٹرک آو تَصوُر کَرنہٕ تہٕ یَتھ منٛز ہَسا بالکُل یِتھ کٔنۍ فارنَس منٛز اَکھ بیوٗٹِفُل سِٹی آسان چھُ گریٖن اینٛڈ کلیٖن سرینَگر سُلوگَنَن تحت تِتھ کٔنۍ ہسا آو اکھ سُماٹ سِٹی پروجَکٹ بَناونہٕ یَتھ منٛز واریاہ کَنسٹرٛکشَن گٔے ڈرٛنیج سِسٹَم آو بَناونہٕ تہٕ بالکُل اوس زَن سرینَگر باسان چھُ وٕنکیس جایہِ جایہِ زَن چھُ نِیویارٕک امہِ حِساب آو سرینَگرَس منٛز لایٹِنٛگ سِسٹَم سِٹرٛیٖٹس روڈٕس یا امہِ علاوٕ آو سرینَگرَس منٛز یہِ چیٖز لانچ کَرنہٕ گورمٮ۪نٛٹ کہِ طرفہٕ اِن ٹٔرمٕز آف ڈٮ۪ولَپمٮ۪نٛٹ کِس تناظرَس منٛز یہِ لایٹِنٛگ سِسٹَم آو بہتر کَررنہٕ تہٕ ٹریفِک آو اَصٕل پٲٹھۍ میٚنیج کَرناونہٕ پارکٕس آیہِ بَناونہٕ لوکَل پارکٕس یِم سرینگرَس منٛز آسہٕ یا بانٛڈ آو دِنہٕ واریاہَن جایَن تہٕ یِم چھِ تِم چیٖز یِمو سۭتۍ سرینگرٕ ڈٮ۪ولَپ گوٚو تہٕ سرینَگرَس منٛز گٔے گروتھ یا أسۍ چھِ وٕچھان زِ مارکٮ۪ٹٕس آیہِ نٔے نٔے بَناونہٕ مالزَن ہُنٛد روٗد واریاہ زیادٕ رول یَتھ منٛز گورمنٹَن تہِ آسہِ تھرٛوٗ بٮ۪نٛکٕس مَدد کوٚرمُت یِمَن مالٕز بَناون والٮ۪ن تہٕ کیٚنٛہہ اَڈٕ تہِ آیہِ مُختصر مُختص کَرنہٕ یا سبزی منڈی آیہِ بَناونہٕ یِم چیٖز چھِ تِم یِم ہَسا سرینگر ڈٮ۪ولَپ کوٚر تہٕ اَتھ گٔے گرٛوتھ گورمِنٹَن گورمنٹٕکۍ تمام بٔڑۍ بٔڑۍ اِدارٕ چھُ سَپوز ہاے کورٹ چھُ سرینَگرُک یا یا یِم امہِ علاو سکٹریٹ چھُ ڈولَپمٮ۪نٹَل سینٹٲرٕس چھُ تِم چھِ تمام سرینَگرَس منٛز موٗجوٗد یِم ہَسا یِم چھِ بہتری خٲطرٕ کٲم کَران چھِ گورمنٹَن نِش چھِ کیٚنٛہہ پالِسیٖز اَپناے مَژٕ سَپوز مِشَن واپسی یا سرو شِکشا أبھیان یا یُس اَمیُک مُنسِپلٹی سی اٮ۪س اٮ۪م سی سرینَگر چھُ سُہ تہِ چھُ واریاہ اَہم کِردار نِباوان سرینَگرَس کٕلیٖن تہٕ گریٖن تھاونَس منٛز تہٕ امہِ علاوٕ تہِ چھُ گورمنٹَن تھایمَژ ہٮ۪لتھٕچ فٮ۪سَلٹیٖز ہاسپِٹَلَن ہُنٛد یُس زَن سرینگرَس منٛز چھُ ڈاکرٹَن ہِنٛز اویلیبلٹی تہٕ تِم چھِ سٲری أسۍ وٕچھان یا فُڈ آیٹَمٕز چھِ اویلیبل سری نگَس منٛز جایہِ جایہِ رٮ۪سٹورَنٹس چھِ بٔڑۍ بٔڑۍ ری۪سٹورَنٹ چھِ راج باغ سایڈٕس چھِ بٔڑۍ واریاہ زیادٕ رٮ۪سٹورَنٹ یِم بالکُل سوفٮ۪سٹِکیٹِڈ سٔروِسٕز چھِ دِوان تہٕ یِمَن منٛز اِنسان لُطف اندوز چھُ گژھان تہٕ تٔمِس چھُ باسان زِ واقعٕے چھُ سرینَگر اَکھ بہتریٖن تہٕ سِگنِفِکٮ۪نٹ ڈِسٹِرک